السلام علیکم ورحمتہ اللہ وبرکاتہ حِناب بہٕ چھُس حظ کۄلگٲم ڈسٹرکُک اکھ بَسکِن دار بہٕ چھُس کۄلگٲم ڈِسٹرکس منٛز روزان کۄلگٲم ڈِسٹرکس منٛز نہ سا چھُ تُتھ کانٛہہ نیچرل رِسورسا تیُتھ کانٛہہ تیٚتھ کانٛہہ قۄدرٔتی وَسٲیلہ کانہہ یُس اَتہِ نیرِ اَلبتہ ایٚنورمینٹل چلینجز ماحولَیتی تَوازُن چھُ یہِ ہاسا بِگڑیو واریاہ گۄٕٚنِچ کَتھ کیاہ بِگڑیو مطلب یُس ہسا پوٚلُوشن گوٚو سُہ گوٚو واریاہ کیٚنہہ تِکیازِ یِم ہسا یِم سیرِ بَٹھٕ چھِ یِم ہسا پیٚیہِ زیادٕ سٲنِس ڈسٹرکس منٛز ییٚمہِ سۭتۍ یِہُنٛد یہِ دُہ چھُ اَمہِ سۭتۍ ہسا گوٚو سون ماحول تباہ یِم سٲنۍ باغات ٲسۍ تِمن ہسا لٔجۍ بیٚمٲر دوٚیُم چیٖز یُس روٗد ہسا چھُ روٗد چھُ پیوان ییٚتہِ وۄنۍ مطلب ان اِوٕنۍ روٗد چھُ پیوان ییٚتہِ مطلب ییٚمہِ ساتہٕ روٗد ییٚمہِ ساتہٕ گژھُن اوس تَمہِ ساتہٕ چھُ تاپھٕے یوٗت آسان ییٚمہِ ساتہٕ تاپھ اوس ضروٗرت تَمہِ ساتہٕ چھُ روٗدٕے یوت آسان روٗد ییٚلہِ پیوان تیلہِ چھُ روزان پیوٲنی اَگر تاپھ ییٚلہِ کرِ پتہٕ چھُ گرُم گژھان تیٚوٗت مطلب پَتہٕ چھُ نہٕ ہٮ۪کان برداشٕے کٔرِتھ یِم میٲنۍ پرینۍ ٲسۍ تِمو دوٚپ آز برۄنٛہہ دہ ؤری باہ ؤری اوس نہٕ یوٗت کٔہر کیٚنٛہہ یُس آز چھِ أسۍ وُچھان زٕ ساس ترٛۆوُہ زٕ ساس ژۆوُہ مطلب یِمنٕے ؤرۍ ین منٛز یُس وُچھنہٕ یِوان چھُ اَلبتہ حظ یِم ہسا یُس سانہِ ڈسٹرکُک مین واٹر سورس چھُ سُہ ہسا چھُ کونٛسر ناگ کونٛسر ناگ ہسا چھُ کۄلگٲم ڈِسٹرکٕکۍ یِم ہمالیز چھِ پَتھ کُن حظ یِم اَسہِ یِم بال چھِ یِمنے منٛز ہسا چھُ نیران سُہ اکھ واٹر سورس یُس ہسا واریاہ سَرٕد چھُ آسان آب یُس ویٚشو رِور چھُ یا أہربل چھُ یہِ ہسا چھُ مین سورُس یُس واٹر چھُ یہِ چھُ اَتی اَتھ البتہ یِہوے آب چھُ پَتہٕ سانین مطلب نَلکن منٛز یِوان تہٕ یُس أسۍ چیٚوان چھِ اَگر أسۍ حظ پَنٕنہِ ڈسٹرک چہِ پَنٕنہِ ضلعٕچ مِنسپلٹی مُتعلِق کَتھ کَرو یِم نہ سا چھِ کٔلیٖن تھاوان سانین یِمن وِلیجن کیٚنٛہہ نہ چھِ تھاوان کٔلیٖن یَتھ بازٕرس ییٚمہِ ساتہٕ ہسا أسۍ کۄلگام بازرَس منٛز چھِ اَژَان تٔتھۍ ہسا چھُ آسان گژھان یِم کٔمۍ دُکان دار چھِ آسان یِمو چھِ آسان ترٲومٕتۍ لِفافہٕ آسان ترٲمٕتۍ مطلب سڑکن پٮ۪ٹھ اَلبتہ بیٚیہِ حظ چھُ یُس اَتھ پونٛسہٕ چھُ آسان یِمن ژَٹُن یِمن مطلب گاڑِ والیٚن گوڈٕنیٚتھ یِم ہسا چھِ سُہ ژَٹان اَلبتہ یِم چھِ نہٕ سُہ پونٛسہٕ کران اِستعمال سیود کیٚنٛہہ اَگر بہٕ پَنٕنہِ گامٕچ کَتھ کَر اَسہِ ہسا چھِ گژھان کٲم اَسہِ چھُ نہٕ وُنہِ پَنٕنِس گامَس منٛز گاربیج ییٚتٮ۪ن أسۍ ژوٚٹھ تھاوو سُہ جاے چھےٚ نہٕ اَسہِ وُنہِ سٲنِس گامَس تہِ ہسا چھُ ژَوٚٹہٕ سۭتۍ اَمبارٕ گوٚومُت اَمہِ سۭتۍ ہسا گٔیے بیٚمارِ کھڑا یِمن بیٚمارٮ۪ن نہٕ پَتہٕ علاجی چھُ آسان یِمو سۭتۍ پَتہٕ وایرس چھُ نیران یِمؤے جایو پٮ۪ٹھ چھُ پَتہٕ وایرَس نیران ہوٗنۍ ہسا گٔیے ہلہٕ کٲر ییٚمہِ ژوٚٹہٕ سۭتۍ یِم چھِ پَتہٕ سارنٕے دوران تہٕ نِوان کھٮ۪تھ کران ہلہٕ کٲر ہوٗنۍ اٹیک یِمن بچن تہٕ دِوان چھِکھ نہٕ پَکنے سَڑکن یِم ہسا چھِ کیٚنٛہہ چیٖز یِم سٲنِس گامَس منٛز یا سٲنِس ڈسٹرکس منٛز لَبنہٕ چھِ یِوان